وَعلیکُم اَسَلام اَسلامُ علیکُم اَہَن حظ ٹھیٖک تُہۍ چھِو ٹھیٖک گَرِ چھِوا سأری ٹھیٖک فَرمایِو اَہَن حظ آ اَدٕ حظ

اَسہِ چھُ یارِ پوٗرِ کِلنِک أسۍ چھِ وُچھان اَہَن حظ آ یارِ پوٗرِ ہاسپٕٹل چھُنا یہِ اِزرا کالونی تُکنَتھٕے چھِ انٛدر کُن یِوان کِلٕنِک تُہۍ ہیٚکِو توٗرۍ یِتھ آتھوارِ دۅہ چھَس بہٕ آسان دۅہَس تَتی باقین دۅہن چھَس بہٕ آسان یِتھٕے پٲٹھۍ ہاسپٕٹَلہٕ آتھوارِ دۅہ چھَس بہٕ پرٛیویٹ وُِچھان تتی ییٚتہِ ازٕرا کالونی تُکنَتھٕے چھُ کِلٕنِک میٛون اَہَن حظ آتھوارِ دۅہ چھِ أسۍ دۅہس آسان تَتی ٹھیٖک حظ چھُ ترٛےٚ ہیتھ رۅپیہِ تُہۍ ہیٚکِو پَتہٕ تَتیٚن معلوٗم تہِ کٔرِتھ کوٗتاہ چھُ کیٛاہ چھُ تۅہہِ کیٛاہ چھُو باسان مطلب پانَس منٛز کیٛاہ چھُو باسان اچھا کِتھٕ پٲٹھۍ چھُو مطلب کہِ ٹیٚسٹ ویٚسٹ چھِو کٔرۍمٕتۍ

کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ پَرواے بہٕ چھَس آسان آتھوارِ دۅہ دۅہَس دَہہِ بَجہِ پیٚٹھ چھَس بہٕ آسان بَرابَر ژورِ بَجہِ تام کیٚنٛہہ چھُنہٕ پَرٕواے تُہۍ ہیٚکِو آتھوارِ دۅہ یِتھ اَہَن حظ آتھوارِ دۅہ چھَس بہٕ دۅہَس وُچھان تٔتۍ باقٕے ؤلِو کیٚنٛہہ چھُنہٕ پَرٕواے آتھوارِ دۅہ یی زیٚو دَہہِ بَجہِ سُلی پَہم یی زیٚو تہٕ کیٚنٛہہ چھُنہٕ پَرٕواے اَدٕ حظ تُلِو کیٚنٛہہ چھُنہ پَرٕواے ؤلِو